ڈِسٹرک کۄلگٲمِس اَندر چھِ واریاہ تعلیٖمی اِدار یِمن منٛز سرکٲری تہِ تہٕ پریویٹ تہِ شُمار چھُ یِمَن اَندر لۄکٕٹۍ کیو بٔڑۍ سکوٗل کیو کالیج چھِ موٗجوٗد یتھ کۄلگٲمۍ ڈِسٹرکس انٛدر تہٕ یِمن منٛز خاص طور پٲٹھۍ گورمینٹ ڈگری کالیج کۄلگوم گورمینٹ ڈگری کالیج کیلم گورمیٚنٹ ڈگری کالیج دمہل ہٲنٛز پوٗر گورمیٚنٹ ڈِگری کالیج دیوسر بیڈ کالیج کیلم بیڈ کالیج دیوسر بیڈ کالیج کۄلگوم تہٕ پریویٹ سکوٗلن انٛدر منٛز چھُ تصکیٖر پٔٹکیوٗلر آیشا علی اکیڈمی سِمنانیا سکوٗل تہٕ لاڈٕس پبلک سکوٗل یِم سٲری سکوٗل لۄکٕٹۍ کیو بٔڑۍ لۄکٹؠن شُرؠن کیو بٔڑؠن شُرؠن خٲطرٕ کالیج بَڑؠن شُرؠن خٲطرٕ کالیج لۄکٹؠن شُرؠن خٲطرٕ یِم سکوٗل ہایر سیکنڈریٖز گورمینٹ ہایر سیٚکنڈریٖز چھِ ییٚتہِ کۄلگٲمۍ ڈسٹرکس اندر ایویلیبٕل تہٕ یِمن سارنٕے سکوٗل پٔٹِکیوٗلر کیو یِمن سارنٕے گورمینٹ سکوٗلن منٛز تہٕ آلموسٹہٕ کینٛہہ کینٛہہ پرایویٹ سکوٗلن منٛز یُس اَتہِ یِم فیٖس ہؠوان چھِ سُہ چھُ أکِس عام لُکن خٲطرٕ عام لُکس خٲطرٕ فرٲہم کرُن آسان تہٕ گُنجٲیِس منٛد تہٕ اتھ باوجوٗد چھِ اَتہِ وٕنکؠن یِم کورس اَتہِ یا سَبجَکٹہٕ چھِ یِوان چھِ تِم تِمَن منٛز چھِ أسۍ پٔٹِکیوٗلَر تصیٖر کرو أسۍ ساینس یہِ عٔلوٗم اۭں میتھمیٹِکٕس انگریزی اردوٗ سوشل ساینس تہٕ باقٕے یِم چھِ اَتھ اَندَر اۭں باقٕے یِم علوٗم اَتھ اَندَر چھِ تِمَن منٛز چھِ کوکٔرِکیوٗلم ایکٹِوِٹیٖز تہِ چھِ یِوان یِمَن منٛز سپوٹٕس ایکٹِوِٹیٖز چھِ یِوان یِمَن منٛز تہٕ مگر چوٗنٛکہِ وٕنکیٚن کہِ سوسایٹی ہُنٛد سماجُک رُجان یُس چھُ پٔٹِکیوٗلر لُکھ چھِ وٕنکؠن زیادٕ تور چُنان ڈاکٹری تہٕ اِنجیٖنرِنٛگ ہٕنٛدۍ کورٕس کیٛازِ چوٗنٛکہِ یہِ چھُ اکھ سماجس منٛز اکھ ماننہٕ یِوان کہِ یتھ سماجس منٛز چھُ یِوان ماننہٕ کہِ یہِ ہسا چھُ عزت وول اکھ عزتھ امہِ سۭتۍ ہسا چھِ پگن نوکری دٔستی گژھان فرٲہم أکِس اِنسانَس تہٕ یہِ ہسا چھُ اکھ عزت وول اۭں اَتہِ یُس وٕنکیٚن یۄس سوسایٹی اَنٛدر کانٛہہ ڈاکٹر چھُ بَنان یا کانٛہہ اِنجینیر پَتہٕ یہِ چھُ اکھ عزت وول اِنسان اَمہِ موٗجوٗب چھُ لُکَن ہُنٛد رُجان زیادٕ پَہمَتھ ونکیٚن ڈاکٹری تہٕ اِنجیٖنَرِنٛگ کُن مگر امہِ باوجوٗد تہِ چھِ لُکھ یِم سِول سٔروِسو خٲطرٕ چھِ تیٲری کران یِم آٹٕس تہٕ ہیمنِٹیٖز ہیمنِٹیٖزس ہیمنِٹیٖز سبجکٹن اندر چھِ پنُن پنُن پنُن یوگدان ہاوان پَنٕنۍ محنت تھاوَان دِن سبجکٹَن اَندَر تہٕ یِمہٕ یِم سَبجَکٹہٕ تہِ چھِ یِوان یَتھ سٲنِس ڈِسٹرک کۄلگٲمِس منٛز پَرنہٕ